اِکہِ پٔتمہِ رٮ۪تَے گوٚو ییٚتہِ بَنٛڈپٲرِس منٛز اَکھ اِوٮ۪نٛٹ یَتھ منٛز نیٚبرِم کالجو پٮ۪ٹھ آمٕتۍ ٲسۍ بٔڑۍ بٔڑۍ یِم مٮ۪نیجمٮ۪نٛٹہٕ چھِ آسان کالجَن ہُنٛد دارمدار یِمَن پٮ۪ٹھ آسان چھِ آے کُس اِوٮ۪نٛٹ تَتھ پٮ۪ٹھ اوسُکھ دیُتمُت سارنٕے یِم تہِ پَرُن پَران چھِ تِمَن ٲسٕکھ دِژمٕژ دعوت تور ایُہُنٛد طالبہٕ علمَن تہٕ تُہۍ کٔرِو شِرکَت تہِ اَتھ منٛز اَتھ اِوٮ۪نٛٹَس منٛز اَتھ پرٛوگرامَس منٛز یُتھُے گٔے تَتہِ ووٚنُکھ نیٚبرِمٮ۪ن نَیَن نَیَن کالجَن ہُنٛد ووٚنُکھ واریاہَن واریاہَن سکوٗلَن ہُنٛد ووٚنُکھ ییٚتہِ اٮ۪ڈمِشَن ہٮ۪کو کٔرِتھ ییٚتہِ دٲخ دٲخلہٕ ہٮ۪کو نِتھ تہٕ تِمَن ہُنٛد ووٚنُکھ کہِ فیٖس کیٛاہ روزِ بیٚیہِ کوتاہ یِیو تۄہہِ فٲیدٕ سُہ روٗد واریاہ زیادٕ اَصٕل تَتہِ مِلے واریاہ زیادٕ معلوٗمات میلے تَتہِ یُس نہٕ أکِس اِنسانَس عام اِنسانَس پَے ٲس کِہیٖنۍ تہٕ بیٚیہِ ووٚنُکھ تٕم کِتھ پٲٹھۍ ہٮ۪کَن تَتہِ دٲخلہٕ نِتھ تہٕ تہٕ تِمَن کیٛاہ کیٛاہ فٲیدٕ یِی یُس أکِس طٲلبہٕ علمِس خٲطرٕ واریاہ زیادٕ اَصٕل روٗد سُہ اِوٮ۪نٛٹہٕ کھوٚت مےٚ واریاہ زیادٕ پَسنٛد تَتہِ یُس مےٚ سارویو کھۄتہٕ دیُتُکھ کھیوٚن چوٚن تَتہِ یُس سارویو کھۄتہٕ زیادٕ چیٖز یُس مےٚ پَسنٛد کھوٚت سُہ گوٚو یُس تَتہِ معلوٗمات مِلیو یِمَن سکوٗلَن ہٕنٛدِس بارَس منٛز یُس نہٕ اِنسانَس پاے ٲس کیٚنٛہہ سُہ لٔج اِنسانَس تیٖژ اِنفارمیشَن لٔج پاے